وعلیکُم سلام تُہۍ چھِو حَظ ڈاکٹر صٲب اہن حَظ مےٚ حَظ چھُ کَلَس دود آسان بیٚیہِ حَظ چھِ مےٚ گبراہی گژھان

اَدٕ حَظ ٹھیٖک حَظ چھُ اَدٕ حَظ